ہیلو السلام علیکُم آ تُہۍ چھُو ڈاکٹَر آ مطلب تُہۍ چھُو نا میٛادَس کَران علاج آ مےٚ اوس تۄہے نِش یُن مطلب مےٚ ٲس تھوڑا میٛادَس پرٛابلِم تہٕ بہٕ گٔیَس واریاہَن مطلب ڈاکٹرَن تہٕ مےٚ گٔے نہٕ کٲنٛسے ہِنٛدۍ سۭتۍ فرق پَتہٕ ہیوٚت مےٚ مطلب مےٚ چھِ أکیٛاہ ہَمسایَن ہَمسایَس تہِ چھِ اَسہِ أکِس پرٛابلِم میٛادٕسٕے نہ تٔمِس ہیوٚت مےٚ پَتہٕ مَشوارٕ تہٕ تٔمۍ ووٚن تٔمۍ ووٚن دوٚپُکھ تٔمِس ووٚن مےٚ دوٚپمَس تُہۍ کٔمِس ڈاکٹرَس ٲسِو گژھان تٔمۍ ووٚن مےٚ دوٚپُکھ بہٕ اوسُس گژھان ڈاکٹَر حاجِراہَس تہٕ مےٚ دوٚپ بہٕ یہِ بہٕ تہِ یِمَو تۄہی تُہۍ کٔژِ بجہٕ چھُو آسان تۄہہِ چھُو کِلنِک یہِ اۭں اۭں اچھا اۭں آ

اچھا ٹھیٖک ٹھیٖک چھُ وۄنۍ کَر یِمہٕ بہٕ تور کٔژِ ڈیٹ کٔژمہِ ڈیٹہٕ اۭں اۭں ٹھیٖک اۭں اۭں اۭں بہٕ کیٛاہ کَرٕ تیٖتِس کال مطلب مےٚ کیٛاہ کیٛاہ چھُ کھیوٚن آ آ اۭں اۭں شُکریہ شُکریہ شُکریہ شُکریہ سٲنۍ مَدَتھ کَرنٕچ اَلسلامُ علیکُم